زٕ ژور کُنوُہ شیٚتھ نَمنَمتھ یہِ حظ چھ مےٚ ڈیٹ آف بٔرتھ امِہ دۅہ چھُس بہٕ زامُت شیٚے باہہ زٕ ساس تہٕ ٲٹھ اَمہِ دۅہ چھُ مےٚ پاپہٕ گُزریٚومُت نَو شیٚے زٕ ساس ژۅدہ اَمہِ دۅہ حظ چھِ أسۍ یمہِ گامہٕ منٛز سٲری حظ ژٔلمٕتۍ امہِ دۅہ آو فُلڈ تہٕ ستھ ٲٹھ زٕ ساس تہٕ پنٛداہ امہِ دۅہ حظ چھُ مےٚ ٹینتھُک ایٚگزام کالیفاے حظ کوٚرمُت دَہ باہ زٕ ساس تہٕ سداہس منٛز چھ اسہِ ساروٕے کھۅتہٕ اصٕل دۅہ اوسمُت میٛانہِ خٲطرٕ یمہِ دۅہ اسہِ حظ فاینل زیٚونمُت چھُ یتھ حظ واریاہ بوٚڑ قۭمت اوس